بہٕ چھَس پَتھنہٕ روزان وونۍ چھِ اَسہِ پاوَر اِلیٚکٹرسٹی ہُنٛد مَسلہٕ آسان ریٚتہٕ کالَس مَنٛز چھُ آسان پاوَر واریاہ اَصل پٲٹھۍ آسان کیاز کہِ اَگَر مَطلَب دۄن گَنٛٹَن چھِ نِوان باقیَن گَنٹَن چھِ اَصۭل پٲٹھۍ یہِ پاوَر روزان أسۍ چھِ ہیٚکان اَصۭل پٲٹھۍ مَطلَب کٲم کٔرِتھ رَنُن چھُ آسان سُہ تہِ کَران رَنان چھِ اَصۭل پٲٹھۍ آب چھُ آسان کھالُن سُہ تہِ چھِ آسان اَصۭل پٲٹھۍ کٕہٕنۍ تہِ ٹیٚنشَن چھُ آسان اَلبَتہَ وَنٛدَس مَنٛز چھُ گژھان بَڑٕ مُشکِل اَتھ پاوَر مَنٛز کیاز کہِ تمہِ ساتہٕ چھُ زیادٕ گَژھان کَٹِنٛگ کَٹ چھُ گَژھان زیادٕ کیاز کہِ لوڑ چھُ آسان واریاہ زیادٕ واریاہ مُشکِلات چھِ گَژھان کیاز کہِ یمہِ ساتہٕ واریاہ شیٖن چھُ آسان تمہِ ساتہٕ چھُنہٕ ہیٚکان أسہِ پاوَر ایٚولیبٕل ٲسِتھ کینٛہہ وَندَس مَنٛز چھِ اَسہِ واریاہ مُشکِل گَژھان آ آب چھُ آسان ہُنٛدُر باقٕے باقٕے چیٖز چھِ آسان أسۍ چھِنہٕ ہیٚکان وَنٛدَس مَنٛز تیوٗتاہ میٚنیج کٔرِتھ کینٛہہ کِہیٖنۍ نہٕ کیازکہِ وَنٛدَس چھُ روزان واریاہ واریاہ کَم پاوَر کیازکہِ وَنٛدَس چھُ شیٖن تہِ چھُ آسان لوڈِنٛگ چھِ واریاہ زیادٕ آسان تہٕ تَتھ چھِ اَسہِ واریاہ واریاہ مُشکِل گَژھان